اَسلام علیکُم جی اَسہِ اوس یِم ڈیلروز پٮ۪ٹھ چِکن آرڈر کورمُت تہٕ اَسہِ ٲسۍ نہٕ اَمِچ اِنفارمیشن میلٲنی وۄنۍ یہِ کَتٮ۪ن ووت تہٕ کیاہ گوٚو ییٚمِس ڈیلؤری باے سُنٛد تۄہہِ نَمبر اوسُو دیُتمُت تہٕ تَتھ ٲسۍ نہٕ کال گژھان کِہینۍ وَننُک مقصد چھُ یِتھ کَنتھ زِ اَسہِ چھُ نہٕ وٕنکین پَتہٕ ہٕے سون آرڈر کوٚت ووت تہٕ ایمرجینسی تہِ چھِ اَمہِ وجہہ سۭتۍ پیوٚو اَسہِ تۄہہِ سۭتۍ کَنٹیکٹ کَرُن تہٕ وۄنۍ چھِ وۄنۍ کٔرزِ سون یہِ آرڈر جلدی جلدی جلدی تُہۍ اَسہِ تام واتناونٕچ کوٗشِش یا اَسہِ تٕہنز واریاہ زیادٕ أسۍ روزو تٕہنٛدۍ واریاہ زیادٕ شُکُر گُزار